أکِس اِنسان سٕنٛز یَتھ زندگٲنی منٛز چھِ آسان تٔمۍ سٕنٛدۍ أم تہوار چھِ یِوان اِم دۄہ چھِ یِوان یِم تٔمِس مَذہَبس مطٲبق چھِ یِوان تٕم چھِ آسان واریاہ ضٔروٗری حالانکہ أکِس ہیُٚنٛد چھُ آسان تٔمِس چھِ یِوان رنگولی تَتھ منٛز چھُ یِم اَکھ أکِس رنٛگ چھَکان بیٚیہِ چھِ یِم اَکھ تہِ اَختابُک دۄہ یِوان یِمَن تیٚمہِ دۄہ چھِ یِم ترٛاوان تَمہِ دۄہ چھِ یِم ترٛاوان یہِ اَختابَس کُن آب بیٚیہِ چھِ یِم کٔم کٔم ترٛ مَتھان یَتھ ڈٮ۪کَس سُہ تہِ چھِ یِم ییٚلہِ یِم خاندَر چھِ کَران یِمَن چھِ خاندار لاگان سُہ سِندوٗر چھِ یِم تَتھ وَنان بیٚیہِ چھِ یِم سۄ ساری لاگان ساری پَتہٕ چھِ گژھان یِم مَندرَن منٛز پوٗجا کَرنہِ اِتھَے کںۍ چھِ أسۍ چھِ مُسلمان مُسلمان چھِ گژھان درگاہ چھِ گژھان بیٚیہِ چھِ تِم روزٕ دَران بیٚیہِ چھِ تِم واریاہ رِلِجَن بیٚیہِ چھِ تِمَن واریاہ چیٖز اِتھۍ آسان یِم تِمَن مَذہَبَس منٛز چھِ آسان نِماز چھِ تِم پَران خۄدا صٲبٕنۍ عبادت چھِ تِم کَران تِم چھِ أہٕنٛدٮ۪ن مطلب سانٮ۪ن زِندگِیَن منٛز چھِ تِمَن ہُنٛد واریاہ اہمیت آسان